اسلامُ علیکم اَہن حظ اَہن حظ آ اَہَن حظ تُہۍ چھو حظ ٹھیٖک أمِس چھُ تھوڑا گَرِ فیملی منٛز اِشوٗ گرِ فیملی منٛز اگر اِشوٗ چھِ آسان ضروٗری چھِ تَمہِ ماحولُک اثر بَچَس پٮ۪ٹھ چھِ پٮ۪وان زِنٛدگی پٮ۪وَان أمِس چھِ تھوڑا أمِس صحیح لگاو اَمہِ شُرِس چھُ آسان زِ پَتٕے مطلب گَرَس منٛز تیُتھ خۄش ماحول آسہِ تیُتھ تہِ شُر تہِ روزان کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ أسۍ کَرو أمِس پرٛٮ۪کٹِس کَرناوُن وۄنۍ یُس دِیانَس کیٚنٛہہ نہٕ حظ چھُنہٕ شُکریہ توتہِ تۄہہِ تُہۍ چھُو سِٹوٗڈنٛٹَن پٮ۪ٹھ دیان دِوان یِمَن شُرٮ۪ن پٮ۪ٹھ سانٮ۪ن بَچَن پٮ۪ٹھ اَہَن حظ آ حقیٖقت وَلہٕ کیٚنٛہہ چھُنہٕ شُکریہ تۄہہِ ووٚنوٕ اَدٕ حظ سلام علیکُم